اَسہِ چھُ آسان یِمن آستانَن پٮ۪ٹھ تہِ کہِ اَسہِ چھُ بابا دریادین آستان تہٕ اَسہِ چھِ اَسہِ ییٚکیاہ جوٗن جُلایَس منٛز آسان لَگان چھِ روٗدٕ روٗداے کیازِ کہِ اَمہِ وَجہ سۭتۍ چھِ اَسہِ گَژھان سبزی فَصل ژوٗنٹھۍ ووٗنٹھۍ خراب تمہِ کِنۍ چھِ اَسہِ پیوان یِم بنڑارٕ کَرٕنۍ یِم چھِ آسان اَسہِ ییٚتہِ جوٗن جُلایَس منٛز لَگ بَگ ہَفتہٕ دۄے دۄے ہَفتہٕ آسان گامہٕ پَتہٕ گامہٕ اَکھ اَکھ محلہٕ کَران سۄمبراوان یِمٕے اَلہٕ پونسہٕ نِنۍ تومُل نِنۍ تہٕ کَران چھِ بنڑارٕ پَتہٕ چھِ اسہِ یِمہٕ سٕندِس یہِ مطلب قٕسمَتس آسہِ تور کھسان تہٕ کھٮ۪وان تہٕ سُہ تہِ چھِ أسۍ وَنان مطلب سُہ تہِ چھُ اَکہِ قٕسمُک توٚبرُک آسان تہٕ أڑۍ چھِ ہیٚکان أسۍ گَرٕ تہِ أنِتھ کُنہِ بانس منٛز تہٕ پَتہٕ گَرِ تہِ کھٮ۪وان پَنٕنۍ بٲژ تہٕ أسۍ چھِ یِم بَنڑارٕ کَران بیٚیہِ چھِ اَسہِ بیاکھ آستان کَمبَر صٲبُن تَتہِ چھِ أسۍ کَران أسۍ چھِ یِم آستان واریاہ مانان تہٕ یِم چھِ اَسہِ واریاہ تھٔدۍ تہٕ بٔڑۍ بُزَرگ آہ چھِ اَسہِ یِمَن یِمَن آستانَن پٮ۪ٹھ تہٕ أسۍ چھِ یِمن مانان تہٕ أسۍ چھِ یُہُند کَران بنڑارٕ تہٕ بیٚیہِ چھُ آسان اَسہِ بوٚڈ دۄہ چھُ آسان اَسہِ یِہٕے نوومبرنووَمبرس مَنٛز ہَردٕکٮ۪ن دۄہن منٛز یہِ چھُ اَسہِ پوٗرٕ گام پوٗرٕ ایریا مطلب گاندربَلُک ایریا چھِ ٲسۍ یہِ اَتہِ یہِ بوٚڈ دۄہ مناوان تہٕ اَتہِ تہِ چھِ آسان باضٲبطہٕ اَسہِ وازٕ تِم چھِ اَتہِ رَنان یِہٕے سبزی ماز تہٕ بیٚیہِ کیٚنٛہہ آسہِ آسان تہٕ اَتہِ چھِ آسان زِیٹھ وِیٹھ اصل بٔڑۍ زِیٹھ آسان تہٕ تِمٕے چھِ یہِ کَران سنمبرا اَمہِ دۄہ تہِ چھِ أسۍ سنمبراوان یہِ پونسہٕ تہٕ أسۍ یہِ یہِ ٲسۍ أسۍ یہِ بنڑارٕ چھِ أسۍ کَران یہِ چھِ أسۍ کَران محلہٕ پَتہٕ محلہٕ البتہ یُس اَسہِ یہِ بوٚڈ دۄہ چھِ آسان یہِ چھُ آسان اَسہِ پوٗرٕ گامَس مطلب پوٗرٕ ایریاہس یہِ آسان تہٕ یہِ اَتہِ تہِ چھُ اَسہِ واریاہ پو یہِ پونسہٕ دی کانہہ تومُل دِییہِ کانہہ یا نَقٕد دی کانہہ کھالان چھِ أسۍ اَسہِ اَستانَن پٮ۪ٹھ تہٕ تَتہِ چھِ آسان باضٲبطہٕ پٲٹھۍ وازٕ پازٕ رَنان تہٕ چھِ رَنناوان أسۍ اَتہِ تہٕ پَتہٕ ییٚمِس یہِ قٕسمَت یُس یہِ کَھسہِ چاہے لۄکُٹ ٲسۍ تَن بوٚڈ ٲسۍ تَن تہٕ منگان چھِ أسۍ اَتہِ تہٕ پران چھِ أسۍ نماز وماز اصل پٲٹھۍ تہٕ کَران چھِ أسۍ تہٕ اَسہِ چھِ نیران تِم حاجَت پَتہٕ پوٗرٕ چھِ تِم گَژھان یُس اَتٮ۪تھ یژھان چھُ منگان چھِ أسۍ تہِ چھِ گَژھان اَتہِ نَس پوٗرٕ